ییٚتہِ چھُ تھیٹَر چھِ ییٚتہِ ییٚتہِ أکیٛاہ اَسہِ برونٛہہ کَنہِ ہَنٛدوار اٮ۪نوارَمٮ۪نٛٹَل ہالَس منٛز چھِ پارکہٕ چھُ زَنانا پارک چِلڈرنٕز پارک چھِ ٹوٗرِسٹ سُپاٹٕس چھِ بَنٛگَس چھِ ریشوَر چھِ ژُرنار چھُ مونٛڈج چھِ لولاب ویلی چھِ واریاہ جایہِ چھِ ییٚتہِ یِم چھِ واریاہ خوٗبصوٗرت اَتہِ چھِنہٕ پیٚوان لولاب ویلی ییٚتہِ نَگر یِمَن چھِنہٕ بیٚیہِ بَنٛگَس وَنٛگٕس یِمَن جایَن چھِنہٕ اَسہِ پونٛسہٕ پونٛسہٕ پیٚوان دِنۍ کِہیٖنۍ تہِ چھِ فِرٛی یَس منٛز یہِ چھِ واریاہ اَصٕل جاے پٕلے گرٛاوُنٛڈ چھُنہٕ ییٚتہِ کینٛہہ ییٚتہِ چھِ بَس لۄکُٹ مۄکُٹ پٕلے گرٛاوُنٛڈ تہٕ باقٕے پارکہٕ تہِ چھِ تھیٹٲرٕس تہِ چھِ